اَسلام وعلیکُم اسلام زاہد صٲب ٹھیٖک چھِو آ شُکُر الحمدُ اللہ پانہٕ چھِوا ٹھیٖک صحت چھا ٹھیٖک ژٕ وَن تا مےٚ اکھ کَتھ ژٕے پران اوسُک اصٕل یتھ کِتابہِ کیٛازِ چھِی مارکٕس کَم آمٕتۍ کیٚمی شسَس چھِی اصٕل مارکٕس آمٕتۍ مگر میتھس چھِی کَم آمٕتۍ یہِ کیٛازِ نا ٲں اِنٛگلِش ٲس اِنٛگلِشس چھِی واریاہ اصٕل مارکٕس آمٕتۍ ژےٚ اَمِچ پتاہ تہِ ٲس نا نا بہٕ اوسُس دپان کہِ ژٕ کَرکھ اصٕل مارکٕس یَتھ مگر ژٕ اوسُکھ پَران اصٕل اِنٛگلِش تہِ اصٕل البتاہ میتھس میتھس منٛز چھُکھ ژٕ واریاہ کَمزور میتھس منٛز چھُکھ ویٖک ژٕ اتھ کَر کٲم اتھ رَٹ بییٛہِ کوچِنٛگ ووچِنٛگ بییٛہِ آس کَلاسس منٛز دھیان دِوان بییٛہِ ٲسۍزِ یَتیٚتھ نہٕ سَمج آسی یِوان کیٚنٛہہ تتھ سَرس وَن ژٕ پرناو اَمہٕ أمِس کَر بہٕ سَرس ے کَرٕ بہٕ فونٕے دَپس ہُپٲرۍ آس کلاسَس منٛز دِوان یِمن تَوَجہ یَس مطلب میتھس ژےٚ ویٖک باسان چھُے تتھ رَٹ ٹیٛوٗشَن تہِ سۭتۍ سۭتۍ کیٛاہ پرابلِم چلو ٹھیٖک چھُ مگر فِلحال گٔے کَرٕنۍ سَرکٔشی محنت ایٚکسٹرٛا محنت بییٛہِ چھُ تھوڑا بہت کمزوٗری اتھ منٛز مگر محنت کَرٕنۍ چھِ تھوڑا بہت اتھ زیادٕ ٹھیٖک چھا باقٕے ژٕ چھُکھ پران وَران اصل مطلب تھوڑا بہت میتھٕے چھُ اِمپاٹنٛٹ أکِس پگاہ چھےٚ بُتھِ آسان پتہٕ ٹوٗویل ٹیٚنٛتھ پَتہٕ ٹُویٚلتھ پَتہٕ میتھ ویتھ آسان اِمپاٹنٹ سبجکٹے چھُ میتھ چھُ ہر کُنہِ لگان ضروٗرت اَزکل ڈِپاٹمیٚنٛٹن منٛز میتھس کَر فوکَس اصٕل پٲٹھۍ میتھس پران میتھس کر محنت ٹھیٖک چھا آ آ باقٕے چھِ ٹھیٖک باقٕے چھِ پَران اصٕل پٲٹھۍ میتھ کہِ تھوڑا بہت چھُے کمزور ومزور کَر محنتاہ وحنتاہ آ آ سُہ چھُ واریاہ اصٕل پرٕناوان سُہ گَو اصٕل جاوید صٲب گَو جاوید صٲب گَو واریاہ اصٕل سُہ زانَن بہٕ تہِ پٔرسٔنلِی سُہ چھُ واریاہ اصٕل پٲٹھۍ پرٕناوان سُہ گَو بیٚسٹ ٹیٖچر تس نِش گَژھِ اصٕل پٲٹھی کٕلاس وٕلاس کٕلاس وٕلاس رَٹھ ژٕ آ بہٕ تہِ کَرس فون کیٚنٛہہ چھُنہٕ پَرواے آ آ ژےٚ اگر کٕلاس آسنَے کیٚنٛہہ چھُنہٕ مسلہٕ تُل باقٕے ما رَٹھ ٹیٚنٛشن ویٚنٛشن ژٕ کیٚنٛہہ سُہ چھُ پرٕناوان واریاہ اصٕل آ باقٕے ما رَٹھ ٹیٚنٛشن ویٚنٛشن ژٕ کیٚنٛہہ باقٕے روز خۄش ژٕ باقٕے کَرٕ بہٕ آ بِلکُل بلِکُل سُہ چھُ اصٕل پرٕناوان واریاہ اصٕل باقٕے تھوڑا بہت چھُ کَرن ایٚکسٹرٛا ایٚفوٹ دِنۍ بَس باقی چھُنہٕ ضروٗرت کہیٖنٛی آ بِلکُل نہ نہ باقٕے چھُ اصٕل باقٕے چھِ ٹھیٖک باقٕے چھِ ٹھیٖک چلو کَرکَر وۅنۍ تیٚلہِ محنت ہٕہ آ اصل پٲٹھۍ کٔرۍ زِ